ہٮ۪لو السلام علیکُم اہن حظ اۭں بہٕ چھُس حظ وۄستہٕ حظ چھان چھان کاربیٹر اچھا کیٛاہ چھِ کرُن مکانس اچھا دارِ تہٕ دروازٕ آچھا چار مَہ چھُ زیادٕ فٕرست حظ چھِ تہٕ اَتھ حظ وٕچھُن چھُ گۄڈٕ اٮ۪سٹِمیٹ لٔکرِ ہُنٛد پَشَس اہن حظ بٔے ہٮ۪کہٕ ؤنِتھ کیٛاز نہٕ اَتھ چھِ حظ بناوُن سادٕ آیہِ پَش کِنہٕ جان مطلب یہِ یہِ مطلب فیشَن وول فیشَن دار بہٕ کرٕ حظ کٲم بہٕ اَنہٕ کاکُد تہٕ بیٚیہِ اَنہٕ بہٕ پٮ۪ن بہٕ دِمو تۄہہِ اٮ۪سٹِمیٹ گۄڈٕ لٔکرِ ہُنٛد اَتھ کۭژاہ لٔکٕر بَچہِ کۭژاہ لَگن اَتھ پَشَس ٹنٛٹی لَنٛچ کٔژ لَگن تہٕ یِتھَے پٲٹھۍ کڑو گۄڈٕ أسۍ اٮ۪سٹِمیٹ دا دارٮ۪ن دروازن سُہ چھِ سُہ چھِ حظ الگ سُہ وٕچھو الگ اہن حظ اہن حظ اہن وٕچھ حظ ہے وٕچھ حظ ہے تُہۍ کَم چھُو کیٛاہ چھُو بہٕ چھُس کران زیادٕ حظ ٹھیکہٕ کٲم اۭں بہ لٔکرِ دِمو بہٕ اٮ۪سٹِمیٹ مگر پَتہٕ یِم میٛٲنۍ پونٛسہٕ کھَسنو حظ مطلب سُہ ہٮ۪کو بہٕ ٹھیکَس منٛز کٔرِتھ بتہٕ حظ اَنو چایہِ زٕ چھو تۄہہِ دِنۍ اہن حظ أسۍ کرو ٹھیکَس منٛزٕے کٲم مےٚ چھِ نفر زٕ ترٛےٚ حظ پانَس سۭتۍ آسان أسۍ چھِ ژور نفر حظ تہٕ أسۍ کرو کٲم أسۍ دِمو گۄڈٕ ژےٚ لٔکرِ ہُنٛد اٮ۪سٹِمیٹ بَجہٕ کۭژاہ لَگن ٹنٛٹی کۭژاہ لَگن پیٚٹھِم ہُہ کوٗتاہ لگہِ داڑَو واڑَو اَتھ چھِ لگان حظ منٛزٕ پَتھ وَنو بہٕ تۄہہِ اٮ۪سٹِمیٹ تُہۍ کٔرِو کٲم تہٕ لٔکٕر چھُوا تۄہہِ أنۍمٕژ تُہۍ ٲسۍوا صُبحَس گری صُبحٲیی گری چھُو آسان بسان کتہِ چھُو اچھا ووکرٕ اچھا ووکرٕ ڈَب ووکرٕ اچھا سڑکہِ پٮ۪ٹھٕے چھُو مکان کِنہٕ اَندَر کُنَتھ حظ محلس منٛز اہن حظ آ تَتہِ پٮ۪ٹھ یی آچھا آچھا اَتھ چھِ حظ تِم سَتھ وار سیرِ دِتھ اَچھا تِم چھُو دِتھ چلو ٹھیٖک حظ چھُ تُہۍ کٔرِو کٲم تہٕ بہٕ یِمو صُبحَس تیٚلہِ ہہ بہٕ کرو تۄہہِ یورَے فون حظ اَدٕ حظ اَدٕ حظ السلام علیکُم